ہٮ۪لو السلام علیکُم وعلیکُم السلام یہِ تُہۍ چھُو حظ آصِف ٹٮ۪کٕسٹایلٕز آ نہ نٔے کیٚنٛہہ سوٗٹ چھِ حظ وٲتۍمٕتۍ اَہن حظ اۭں اَہن حظ اۭں مُرَن چوکَس منٛز چھُو نَہ آ

اۭں

اَہن حظ آ یِم پاٹی وِیَر واٹی وِیَر چھُوٕ اَتہِ

کِہیٖنۍ نہٕ

ساڑ ترٛےٚ ہَتھ اۭں یُس حظ ساروی کھۄتہٕ ہاے تہِ چھُ گژھان اَسہِ اۭں یہِ مَخمَلُک پھٮ۪رَن چھا اَتہِ اٮ۪ویلیبٕل آز

اَہن حظ إں

اَدٕ کیٛاہ البتہ اَتھ گوٚو واریاہ اَصٕل ییٚلہِ ہے تُہۍ أتھی دِیِو تِلہٕ وِلہٕ لٲگِتھ اَسہِ حظ اوس تیٚلہِ پھٮ۪رَن اَکھ زٕ تُلٕنۍ اَکھ سُوو تَتھ کیٛاہ چھِ وَنان کِنۍ یُتھٕے اَہن حظ اۭں کاٹَن چھِ اَسہِ واریاہ ضوٚ پانٛژھ شےٚ سوٗٹ سوٗٹ تُلٕنۍ اَہن حظ اۭں تُہۍ چھُو آسان پانَے دُکانَس پٮ۪ٹھ نہ حظ تو تۄہہِ ؤنِو تویتہِ اَتھ کیٛاہ ونان یِم یِم پیکِستانی سوٗٹ چھِ نا یِمَن کیٛاہ ریٹ روزان اۭں ہُہ کاٹَن کٔمیٖز یَزار چھُوا اَتہِ اۭں ہُہ والٮ۪ن ہُنٛد کٔمیٖز یَزار اَکھ اوس اَسہِ ضوٚرَتھ

تیٚلہِ حظ تیٚلہِ حظ کٔرۍزیو اَکھ کٲم تُہۍ روٗزیو پگاہ پانَے دُکانَس پٮ۪ٹھ دۄہَس کُنہِ تہِ ساتہٕ ہٮ۪کو أسۍ یِتھ تُہٕنٛدِس دُکانَس پٮ۪ٹھ اَہن حظ اۭں یہِ حظ گوٚو واریاہ اَصٕل آ اَچھا تیٚلہِ بِہِو تیٚلہِ خۄدایَس حوال صُبحَن وٲتۍ أسۍ